کٲشِر زَبٲنۍ کوٚر واریاہ رول اَدا تِکیٛازِ یُس سون کَلچَر چھِ اَتھ منٛز چھِ یِوان واریاہ زیادٕ کٲشُر کَرنہٕ أسۍ چھِ پنٛنٮ۪ن لَکٹٮ۪ن بَچَن سۭتۍ تہِ کٲشِر زَبانہِ منٛز کَتھ کَران کہِ اگر أسۍ کُنہِ سکوٗلَس منٛز تہِ چھِ گژھان تَتہِ تہِ چھِ أسۍ ہر کانٛہہ کِتاب کَشمیٖریس منٛز سَمجاوان بَچَن تِکیٛازِ تم چھِ تِتھ پٲٹھۍ واریاہ اَصٕل پٲٹھۍ سَمجان ہر کانٛہہ سوال چھِ أسۍ پنٛنٮ۪ن بَچَن کٲشِر پٲٹھۍ ہیٚچھناوان بیٚیہِ چھِ أسۍ پنٛنِس سَماجَس منٛز تہِ ہر کٲنٛسہِ سۭتۍ کشمیری پٲٹھۍ کَتھ کَر